آ وعلیکُم اسلام اسلام علیکُم ہے ارشِد صٲب ٹھیٖک پٲٹھۍ ہے کیٛاہ سا آز کوٚرتھ ژے واریاہ کٲلۍ فونہ وونہ گۄڈٕ وَن ہے گۄڈٕ وَن سا مےٚ گَرِ چھُوا ٹھیٖک اَصٕل پٲٹھۍ چھُو حظ صحت اوسا ٹھیٖک ژٕ وَن تہٕ مےٚ مکان کوٚت واتنایتھ ژےٚ اچھا ژےٚ آسی پَش کَرُن کیٛنہہ نہٕ وٕنۍ چھی پَش کوریتھ رۄپ رۄپیہِ چھا ضوٚرَتھ ژےٚ کۭژاہ چھےٚ ضوٚرَتھ ژےٚ کیٛاہ ٹینشَن چھُے ژےٚ دیُتُتھ پتھ کُن اوسُے ژےٚ بوٚڈ کھاتا اَکھ سُہ دیُتُتھ نہٕ مےٚ کِہیٖنۍ سُہ دیُتُتھ بیٚکِس بَزریعہ بزریعہ رِیاض احمد سُہ اچھا نہ رِیاض احمدَس چھُنہٕ مےٚ سۭتۍ لٲن رَلان کیٚنٛہہ ہُمِس چھِ رَلان ہُمِس نا ہُمِس بیٚکِس سۭتۍ ہُمِس پرییَس سۭتۍ تٔمِس چھِ رَلان تٔمۍ سٕے سۭتۍ تٔمۍ دِیُت سُہ خاتہٕ تہٕ تٔمِس بوٚڈ بارٕ تہٕ کھٲر وَن سا ژٕ یارا ژےٚ کَتہِ چھِ یہِ ژےٚ کیٛاہ چھِ ضوٚرَتھ آز ہُتہِ تۄہہِ چھُوا ہُتہِ بۄنہٕ ییٚتہِ سُہ کیٛاہ چھِ وَنان ہورٕ پٔتۍ کِنۍ یُس مےٚ پٔتۍمہِ لَٹہِ ہُم ہایو ریاض احمدَن تٔتی آسہِ چون خاتہٕ تہِ آچھا اچھا اچھا نظر چھُ دِنۍ تَتھ ضروٗری أسۍ تہٕ آزٕے چھےٚ ریٹ اَصٕل آز آز تُلوے ژےٚ کھڑا ترٛےٚ ہَتھ رۄپیہِ فُٹ نہ سۄ سۄ چھِ چیٖرتھ سۄ چھِ چیٖرِتھ ساڑ سَتھ ہَتھ سۄ چیٖرِتھ فُٹ أسۍ تُلو نا کھَڑۂے اَتھ لَگہِ اَتھ لَگ اَتھ لَگہِ ڈُلٲے وُلٲے تہٕ تیٚلہِ کَر ہُتھٕے کَنۍ ٹھیکسٕے منٛز کَرون ٹھیکسٕے منٛز نِباو ژٕ کَتہِ کَرکھ فُٹوار تہٕ پَتہٕ کَتہِ روزکھ ژٕ کھڑا تیٖتِس کالَس أسۍ فُٹوار کَرو ژٕ کر کٲم کھڑہٕے دِموس نظر بہٕ وُچھ ژےٚ کوٗتاہ بوٚڈ خاتہٕ چھُ کھڑہٕے تُلون ژٕ وَن تہٕ مےٚ گۄڈٕ کیٛاہ چھِ وَنان ہُہ کٔہۍ کٔنیتھ ژے پٔتِم ریاض احمدٕنۍ ذٔریعہِ تَمہِ دۄہ کٔنیتھ ژےٚ ساڑ ترٛےٚ

نہ نہ چلو أسۍ تہِ دِموے ژےٚ ساڑ ترٛےٚ ہتھ نہٕ کیٚنٛہہ بہٕ دِمَے ترٛےٚ ہَتھ تہٕ پانٛژوَنٛزاہ رۄپیہِ ژےٚ فُچ وۄنۍ نِباوَو ؤنۍ چھِ ژےٚ سۭتۍ واریاہ اگر ژےٚ پٲرِم اوس سُہ تُلو أسۍ ژےٚ ترٛےٚ سَتتھ اگر کٲشُر آسہِ کٲشُر تُلو ترٛےٚ شیٖتھ تہِ ترٛےٚ نَمَتھ تہِ تُلو کٲشُر مگر یُس یہِ رِکَن وِکَن چھُنا آسان یہِ چھُ اَتھ چھُنہٕ سۄ ریٹ گژھان کیٚنٛہہ یہِ تُلو ساڑ ترٛےٚ ہَتھ وَنہِ زَن دِمو بہٕ ژےٚ اَتھ ترٛےٚ ہَتھ تہٕ شیٹھ رۄپیہِ فُٹ کیٛازِ بٕتھہِ چھُ تھوا آز ریٹ ٹھیٖک تہٕ کُل کۭتیاہ کُل کۭتیاہ نَگ چھُے ژےٚ یِم تَقریٖباً اَندازَس منٛز آسہِ نہ ژےٚ یِم اَتھ کیٛاہ چھِ یہِ کُچہِ حِسابہٕ مطلب یِم چھا دُ پٔٹۍ یِم چھا تُرٛپٔٹۍ یِم چھا ژُ پٔٹۍ کِنہٕ بَلہِ چھِ بَلہِ اَدٕ گوٚو تیٚلہِ چھی نہٕ ژےٚ پٔتۍمہِ لَٹہِ مال کُنمُت سورٕے کیٚنہہ اچھا اچھا یِم چھِ تیٚلہِ بٔڑۍ تیٚلے یی ژےٚ پونٛسہٕ اَتہ ٹھیٖک اگر پَنٛژاہ شیٹھ نیرَن سُہ پگاہ دۄہ نِباوَو پَگاہ چھِ نہ بَٹہٕ وار پگاہ آ پگاہ دۄہ نِباوو ژٕ تہِ ما آسکھ اورٕ یورَے کُنہِ جایہِ تہٕ اِنشاء اللہ اِنشاء اللہ نہ بَتہٕ وِزِ نہٕ کیٚنٛہہ أسۍ چھِمو چاے کَپا تۄہہِ نِش تہٕ پَتہٕ کَرو کٲم یہِ چھُ اَسہِ مےٚ چھُ پَگاہ أکِس جایَن مال بَرُن گاڑِ نا مےٚ چھُ مال بَرُن پَگاہ گاڑِ اَسہِ چھِ أکِس أکِس دۄن جایَن مال تُلُن تہٕ پگاہ دۄہ نِباوَو اِنشاء اللہ من یہِ اِنشاء اللہ سَنڈے دۄہ صُبحٲے یِمَو چاے کَپہ تُہنٛدِی تٔتی کَرو لفظ مگر اَکھ چیٖز چھی لفظ اِنشاء اللہ بہٕ دِمَے ریٹ تَتھ سُپیشل مگر یِنہٕ پتہٕ چکرٕے مےٚ زایہِ کَرکھ اچھا اچھا باقٕے چھا سُہ میون یار ژےٚ سُم نیٚچِو چھُ یہِ آ اِنشاء اللہ اِنشاء اللہ آچھا چلو بیٚیہِ باقٕے بیٚہہ خۄدایَس حوال بیٚہہ خۄدایَس حوال